بِسمِہ اللہ رحمٰن رحیٖم بہٕ حظ اوسُس اَکہِ دۄہ بیٹ گِنٛدنہِ کِرکَٹ گِنٛدنہِ اوس فاینَل تَتہِ ہسا بَنٲے مےٚ اَکھ ہَتھ تہٕ سَتھ وَنٛزاہ رَن تٔتھۍ سۭتۍ تھوٚو مےٚ اَکھ رِکاڈ ساروی کھۄت بوٚڑ رِکاڈ مےٚ ہسا ترٛٲے ژور چھَکہٕ تِم گٔے واراہ وارہ بٔڑۍ اور چوکہٕ گٔے اَرداہ اور سُہ ہسا تھوٚو مےٚ ساروی کھۄت بوٚڑ رِکاڈ تَتہِ ہسا بَنٲے مےٚ اَکھ ہَتھ تہٕ سَتہٕ وَنٛزاہ رَن

تۄہہِ ہسا روٗز ساروی کھۄت بوٚڑ رِکاڈ تَتہِ اَسہِ ہسا زیوٗن فاینَل تہِ تَتہِ بیٚیہِ ہسا بیٚیہِ ہسا چھُس بہٕ دۄہَس پَکان لگ بگ لگ بگ آز پَکان چھِ أسۍ لگ بگ دَہ پنٛداہ کِلوٗ میٖٹَر حظ پٔر ڈے دۄہَے ہسا چھِ أسۍ پَکان اَہَن حظ ییٚتہِ پٮ۪ٹھ حظ ٲسی أسۍ گژھان واراہ دوٗر پَکان پَکان اور أسۍ روزان تَمہِ سۭتۍ اَصُل تہِ سون صحت تہِ ہسا چھُ ٹھیٖک روزان اور بیٚیہِ ہسا چھُس بہٕ دَپان یَژھان چھُس بہٕ مےٚ چھِ خٲہِش مےٚ اَصٕل پَہَم تۄہہِ میٛٲنۍ یُس یہِ خٲہِش چھِ بہٕ ہسا گژھٮ۪س کیٚنٛہہ اَصٕل پَہمَتھ اَفسَر بَنُن اور میٛٲنۍ پَڑھٲے ہسا گژھِ بوٚٹھ کھسٕنۍ اَصٕل پٲٹھۍ مےٚ ہسا چھُ شوق أسۍ ہسا گٔژھۍ اَصٕل پَہَم کیٚنٛہہ مُلٲزِم بوٚڑ پَہم مُلٲزِم لَگُن یہِ ہسا چھُ مےٚ واراہ واراہ شوق چھُ مےٚ اور یہِ چھِ مےٚ واراہ حدٕ کھۄتہٕ زیادٕ شوق چھُ مےٚ بہٕ أسۍ حظ چھِ دَپان مےٚ چون پَرُن تہِ گژھِ میون پَرُن تہِ گژھِ بوٚٹھ کھسُن اَصِل پٲٹھۍ بیٚیہِ ہسا چھِ أسۍ لَگ بَگ دۄہَس پَکان پنٛداہ کِلوٗ میٖٹَر وُہ کِلوٗ میٖٹَر پَکان پَکان ہسا چھِ أسۍ گژھان وارہَس ٹایمَس واراہَس چھِ أسۍ پَکان باقٕے وَسلام